اَگر ٲں وِزٹٲرٕس کَشمیٖر وِزِٹ کَرن تِمَن ہیٚکہِ واریاہ فٲیدٕ میٖلِتھ مطلب یہِ فٲیدٕ چھُ یوتاہ فٲیدٕ کہِ تِم ہیٚکن مے بی تِم ہیٚکن کانٛہہ بُک پَبلِش کٔرِتھ کَشمیٖرَس متعلق مطلب ٲں کِتھ پٲٹھۍ مطلب بہٕ دِمہٕ مِثال کے طور پر اَگر وِزٹٲرٕس کانٛہہ آوُٹ سایڈر یی لایک ٲں آوُٹ سایڈ کَشمیر چاہے سُہ مطلب ٲں اِنڈیا ہَس منٛز روزَن اوس یا کانٛہہ فارِین پیٖپٕل آف کَشمیٖر یِتھُے سُہ یور یی یِتھُے سُہ کَرِ ٹرٛایبَل پٮیٖپٕلَن سۭتۍ مطلب ٲں میٖٹِنٛگ کرِ وُچھہِ مطلب کَشمیٖر چھُ اَکھ رِچ مطلب ٲں سُہ کَشمیٖر چھُ سُہ اَکھ رِچ کَلچر اَکھ چھِ ییٚتہِ واریاہ نیچرَل بیٛوٹی بیٚیہِ چھِ ییٚتہِ واریاہ ٹرٛایبَل پیٖپٕل بہٕ دِمہٕ مِثال کے طور پر اَگر ژٕ ٲں مطلب کانٛہہ فارینَر وِزِٹر آو یور مطلب ٲں ایز اَ ٹیٛورِسٹہٕ یُِتھٕے سُہ مطلب یور یی سُہ وُچھہِ ییٚتہِ کرِ کٲنسہِ سۭتۍ مطلب ٲں اِنٹرٛیکٹہِ کٲنسہِ ٹرٛایبٕلَس سۭتۍ لایک ٲں ییٚتہِ چھِ واریاہ ٹرٛایبَلٕز مطلب گُجرٕز چھِ بٔکٕروالٕز چھِ سُہ ہیٚکہِ تِمَن سۭتۍ روٗزِتھ سُہ ہیٚکہِ وُچھِتھ یِہنٛز لایف سِٹایِل کِژھ چھِ یِم کِتھ پٲٹھۍ چھِ اِوالوٗ گٔمٕتۍ تہٕ یِم سٲنۍ ٹرٛایبَل چھِ مطلب ٲں فارِیَنَس منٛز کہِ تِم کیٛازِ چھِ یِمو نِش ڈِفرَنٹہٕ تہٕ کِتھۍ لایف سِٹایل چھُ یِمَن کیٛتھ کھیٚن چیٚن چھُ یِمَن خُدا نَخواستہٕ اَگر کانٛہہ بیٚمار چھُ گژھان یِم کِتھ پٲٹھۍ چھِ ٹرٛیٖٹ کران تِمَن یوٗزِنگ میٚڈسٕنَل پٕلانٹٕس یا یِم سٲنۍ ٹرٛایبَل چھِ تِم کِتھۍ پٲٹھۍ چھِ پانَس ٹرٛیٖٹ کران یِتھ پٲٹھۍ ہیٚکہِ یہِ اَکھ ٲں سۄ ڈِفریٚنٕس بَنٲیِتھ یہِ ہیٚکہِ پَتہٕ ڈِفرنشیٹ کٔرِتھ ییٚتہِ نَس کیٛاہ لیک چھِ گژھان کیٛاہ سُپریارٹی چھِ تہٕ اسہِ منٛز کیٛاہ چھِ تہٕ اسہِ منٛز کیٛاہ سُپرِیارٹی چھِ کہِ کیٛاہ گورمیٚنٛٹ سِکیٖمٕز چھِ یِم ایٚویل کران یا اَمہِ سۭتۍ ہیٚکن فٲیدٕ میٖلِتھ سُہ ہیٚکہِ یِمَن خٲطرٕ ہیٚلٕپ کٔرِتھ سُہ ہیٚکہِ مطلب کیٛاہ کیٛاہ سِکیٖمٕز چھِ گورمیٚنٛٹَن تھایمژ تۄہہِ خٲطرٕ ایٚجُوکیشَن کیٛتھ چھُکھ ہیٚلٕتھ کیٛتھ چھُکھ تہٕ باقٕے بیٚیہِ چھِ بیٛاکھ ٹرٛایبَل گرٛوپ ییٚتہِ ٲں سُنیٖز اینٛڈ دارنٕز تِم چھِ روزان گُریز ویلی منٛز تَتہِ چھُ اَکھ اصٕل رِچ کلچر تِم تہِ ہیٚکَن وُچھِتھ آرام سان ٲں مطلب تَتہِ تہِ ہیٚکہِ سُہ وُچھِتھ وِزِٹ کٔرِتھ مطلب گُجِرۍ بٔکٕروال کِتھۍ چھِ تہٕ یِم یِم گُریز ویلی منٛز یِم ٹرٛایبَل روزان تِم کِتھۍ چھِ کہِ تہنٛز ڈِفریٚنٕس کِتھۍ چھِ تہٕ تِم کِتھۍ چھِ پانہٕ وٲنۍ یِتھ پٲٹھۍ تہِ ہیٚکَن تِم یِم کٔرِتھ بیٛاکھ چیٖز ہیٚکَن یِم کٔرتھ یہِ کٔرِتھ تہٕ بیٚیہِ ہیٚکَن تِم یِم یہِ وُچھِتھ مطلب ٲں یِمَن منٛز کِژھ ایٚجوکیشَن چھِ ہیٚلٕتھ کِیر کیٛتھ چھُکھ تہٕ باقٕے چیٖز کِتھۍ چھِکھ بیٚیہِ ہیٚکَن یِم اِنویٚسٹٲرٕس یِم اِنویٚسٹ کٔرِتھ مطلب ٲں یِمَن ہیٚلٕپ کٔرِتھ چھُ گژھان یِم چھا اُہُند باڈی چھا فُلی ٲں مطلب پرٛیٚپِیَر مطلب یِمَن باقیَن اَگر پیٚتھوجَن کانٛہہ یی اَمہِ سۭتۍ ہیٚکَن نہٕ گژھِتھ بیٛاکھ چیٖز اَگر ژٕ وُچھَکھ اَتہِ کیٛاہ سۭہ ہیٚکہِ سُہ ہیٚکہِ مطلب گورمیٚنٹَس أپیٖل کٔرِتھ بہٕ بَناوٕ ہاسپِٹَل تُہۍ دِیو مےٚ مطلب مےٚ ہیٚلٕپ کٔرِتھ تاکہِ بہٕ کرٕ یِمَن خٲطرٕ ہیٚلٕپ یا بہٕ ہیٚکہٕ سُکوٗل یِمَن خٲطرٕ بِنٲوِتھ تاکہِ یِم گژھۍ نہٕ محروم روزٕنۍ سُکول نِش کِہیٖنۍ تِکیٛازِ یہِ چھِ اکھ ہَر کٲنسہِ بَچَس چھِ یہِ بیسِک نیٖڈ اَکھ بیسِک رایٹ تٔمِس گوٚژھ آسُن سُکوٗلِنٛگ گٔژھ تٔمِس آسٕنۍ تاکہِ سُہ ہیٚکہِ پَنُن روزگار پَتہٕ وُچھِتھ بیٛاکھ چیٖز بیٚیہِ ہیٚکَن یِم اِنویٚسٹٲرٕس مطلب ییٚتیُک کَلچر مطلب پٔرِتھ ییٚتِکۍ ڈانٕس فارمٕز کِتھۍ چھِ مطلب ڈانٕس کَپٲر گوٚو اِوالوٗ یہِ کَشمیٖر کیٛتھ اوس مطلب ییٚلہِ روٗل اوس چَلان مہاراجہ ہُن روٗل پَتہٕ کیٛتھ تَمہِ پتہٕ کیٛتھ اِوالوٗ گوٚو یہِ تہٕ آز کیُتھ چھُ یہِ ایز اِنڈِپیٚنڈَنٹ مطلب اِنڈِپیٚنڈَنٹ اِن دَ سیٚنٕس مطلب ییٚتہِ کیٛتھ چھُ آز مطلب گوٚورمیٚنٛٹ کِژھۍ چھِ سیٚمی گوٚرمیٚنٛٹ چھا مطلب پیٖپٕلز پارٹی چھا یا یہِ چھا فیٚلٹَل چھا تِتھۍ پٲٹھۍ ہیٚکہِ یہِ وُچھِتھ تہٕ پتہٕ ہیٚکہِ کیٚنٛہہ مطلب اسہِ تہِ ہیٚس میٖلِتھ أسی کتھ کتھ چھِ لایک کَران بیٚیہِ اَمہِ سۭتۍ تَرِ اسہِ تہِ فِکرِ تہٕ سوٚن مطلب کَلچر مطلب کیٛتھ چھُ اَگر أسۍ پَرو بیٛاکھ چیٖز ہیٚکہِ بیٚیہِ ہیٚکہِ یہِ کیٚنٛہہ مطلب وِزِٹ کٔرِتھ باقٕیَن جایَن اگر سونمَرگ چھِ گُلمَرگ چھِ گُریز ویلی چھِ بَنٛگَس ویلی اَتہِ تہِ ہیٚکہِ یہِ وُچھِتھ کِژھ خوٗبصوٗرتی اَتہِ تہِ ہیٚکہِ وُچھِتھ یہِ مطلب ییٚتہِ کِژھ جاے چھِ ییٚتہِ ہیٚکُو أسۍ اِنویٚسٹ کٔرتھ کیٛاہ یہِ چھا فٕلَڈ پرٛون کیٛاہ یہِ چھا ڈِزاسٹَر مینیجٕڈ پرٛون کیٛاہ یہِ چھِ یا یہِ چھِ ییٚتہِ یا یِم چھِ ریٚزِسٹیٚنٹ یا کیٚنٛہہ چیٖز کیٛاہ چیٖز چھِ ییٚتہِ لیک کران ییٚمہِ سۭتۍ اسہِ أسۍ کرو یِمَن ہیٚلٕپ یِمَن جایَن بیٛاکھ چیٖز چھُ وَنن بیٚیہِ ہیٚکَن یِم وُچھِتھ مطلب بوٹ میکِنٛگ بوٹ کِتھۍ پٲٹھۍ چھِ بَناوان یِم کِتھۍ پٲٹھۍ چھِ پَنُن روزگار کَماوان آبَس منٛز یا کِتھۍ پٲٹھۍ چھِ یِم بَناوان کِتھۍ پٲٹھۍ چھِ یِم ٹیٛوٗرِسٹَن سۭتۍ کَتھ کران یا یا ہیٚکَن یِم وِزِٹ کٔرِتھ ٹیٛوٗلِپ گارڈٕن ہیٚکَن گٔژِتھ ٹیٛوٗلِپ چھِ ییٚتہِ منٛز مطلب گژھان فیٚبرؤری منٛز سِٹارٹ یا ہیٚکَن سیفران ویلی گٔژِتھ پانٛپور تَتہِ ہیٚکَن وُچھِتھ کِتھۍ پٲٹھۍ چھِ یِم کڑان سیفران کَڑان کِتھ پٲٹھۍ چھِ یِم مطلب کارِ واس منٛز تِم مطلب کاشتٕکٲری کران تاکہِ سُہ تہِ ہیٚکہِ ہیٚکہِ تاکہِ پَگاہ ہیٚکہِ سُہ یہِ نِتھ پَنُن گھرٕ تہِ تَتہِ تہِ کرِ کیٚنٛہہ یِمَن ہیٚکہِ ایٚڈوانٕس چیٚکہٕ ویٚکہٕ تہِ دِتھ